یہِ جموں ایڈ کَشمیٖر روزان بہٕ ہسا چھُس شُپین ڈسٹرکَس منٛز روزان یَتھ ڈِسٹرکَس منٛز چھِ واریاہ گام یِمن سارنی گامَن منٛز چھُ اکھ کامَن لینگویج یِوان بولنہٕ تَتھ ہسا چھِ وَنان کَشمیٖری تِکیازِ پرٮ۪تھ کانٛہہ یُس یتہِ چھُ سُہ ہسا چھُ کَشمیٖری بولان کیٚنٛہہ ڈِفرنٹ ریلِجنسٕک پیٖپٕل تہِ چھِ ییٚتہِ روزان یِم کَشمیٖری علاوٕ علاوٕ ہِندی بدل باقٕے لینگویج تہِ بولان مَگر میکزِمم یِم ہسا لینگویج ییٚتہِ چھِ تِم ہسا چھِ بولنہٕ یِوان کاش میکزِمم لینگویج یۄس چھِ کٲشُر یِوان بولنہٕ واریاہ کیٚنٛہہ ٹرایِب یِم پہٲڑی علاقہٕ پٮ۪ٹھ چھِ ییٚتہِ روزان تِم تہِ چھِ پَنٕنۍ لینگویج بولان یَتھ پہٲڑی لینگویج چھِ وَنان مَگر میکسِمم یۄس لینگویج چھِ سُہ ہسا چھِ کَشمیٖری کَشمیٖری کیازِ چھِ ییٚتہِ میکسِمم لینگویج تِکیازِ پرٮ۪تھ کانٛہہ یۄس اَسہِ نیٹِو لینگویج چھِ پَنٕنۍ لینگویچ چھِ سُہ ہسا چھِ کَشمیٖری باقٕے